اَلسَلامُ علیکُم آز کَرو أسۍ اَکھ پرٛوڈَکٹہٕ رِوِو یُس سبزی ژَٹنٕچ چیٖز اوس یُس مےٚ ایٚمیزان پٮ۪ٹھ مٔلۍ ہیٚژایاو ایٚمیزانَس پٮ۪ٹھ ٲس اَتھ تِتھ پٲٹھۍ شکل تہٕ فوٹوٗ ویٖڈیو اوسُس تَمہِ آیہِ اوس یہِ زبردَست ہٲیِتھ مےٚ تہِ اوٚن أتھۍ لالچہِ منٛز مےٚ دوٚپ یہِ آسہِ اصٕل پرٛوڈَکٹہٕ مگر یُتھُے مےٚ یہِ گھرٕ ووت اَتھ ٲس گۄڈٕنیٚتھ یَتھ اَتھ پیکیجِنٛگ ٲس سۄ ٲس گۄڈَے خراب پیکیجِنٛگ پَتہٕ یُتھُے مےٚ سُہ چلوو گۄڈٕنِکِس أکِس دۄن دۄہَن چلیٛوو سُہ زبردست تہٕ دۄیہِ ترٛیٚیہِ دُہۍ مۄنٛڈے تَتھ تِم بٕلیڈ سارے تہٕ پَتہٕ کٔر مےٚ کٲم تَمہِ سۭتۍ اوس نہٕ پَتہٕ ژھیٚنان کِہیٖنۍ کِہیٖنۍ تہِ اوس نہٕ سُہ ژَٹان نَہ اوس سُہ سبزی ژَٹان کِہیٖنۍ تہِ سُہ اوس بیٚکار اَکھ پرٛوڈَکٹہٕ